بنٛڈٕپوٗرِس منٛز چھِ اِژھ واریاہ جایہِ یور لوٗکھ گٔژھِتھ پَنُن پان تازٕ چھِ کَران تہٕ تِژھ چھِ واریاہ جایہِ یور لوٗکھ گٔژھِتھ مَزٕ چھِ تُلان مَثلاً بَنٛڈپوٗرِس منٛز چھِ واریاہ پارکہٕ واریاہ گِنٛدَن جایہِ یور لوٗکھ گٔژھِتھ مَزٕ چھِ تُلان تِم چھِ مثلاً سپورٹٕس گِنٛدَن خٲطرٕ چھِ ییٚتہِ بوٚڑ بار سٹیڈیَم اَکھ بَنٛڈپوٗرِس منٛز واقع یور شُرۍ بٔڑۍ گژھان چھِ تہٕ پَنٕنۍ کھیل گِنٛدان چھِ بَنٛڈپوٗرِس منٛز چھِ نِشاط پارک بَنٛڈپوٗرِس منٛز چھِ وُلُر ونٹیج پارک بَنٛڈپوٗرِس منٛز چھِ مانَسبَل پارَک یور لوٗکھ گٔژھِتھ مَزٕ چھِ تُلان سریندَر چھِ بَنڈٕپورِ یور لوٗکھ گٔژھِتھ مَزٕ چھِ تُلان ٲٹھ ووت چھِ یور لُکھ چھِ گَژھان پیٖر بابا چھِ اَہم شریٖف چھِ واریاہ اِژھ جایہِ چھِ یور لوٗکھ گژھان چھِ تہٕ پَنٕنۍ مَزٕ پَنٕنۍ رٮ۪وایتہٕ تہِ چھِ پوٗرٕ کَران کھیل تہِ چھِ گِنٛدان تہٕ مَزٕ تہِ چھِ تُلان واریاہَن جایَن چھِ اِتھَے کَن مُفتٕے اَندَر أژِتھ مَزٕ تُلان تہٕ کینٛژھن جایَن چھِ پی۪وان پونٛسہٕ تہِ دِنۍ مَثلاً ٲٹھ ووت چھُ گژھان تَتہِ چھُنہٕ کٕہٕنۍ پونٛسہٕ پیٚوان کُنہِ دیُن نِشاط پارکہِ منٛز چھُنہٕ کانٛہہ پونٛسہٕ پیٚوان دیُن البتہ ییٚلہِ مانسبَل چھِ گَژھان مانَسبَل پارکہِ منٛز اَژنہٕ خٲطرٕ تہِ چھِ پونٛسہٕ پیٚوان دِنۍ تہٕ پَتہٕ ییٚلہِ مانَسبَل نایہِ سَوٲرۍ چھِ کَران تَتھ تہِ چھِ پونٛسہٕ پیٚوان دِنۍ